بہٕ حظ ٲسٕس موبایِل فون چَلاوان مےٚ حظ کٔر تَتہِ فِلِپکاٹٕچ ایپ یَلہٕ زِ تَتہِ حظ ٲسۍ فِرٛاک شَلوار واریاہ زیادٕ رٕتۍ کٕنٕنۍ تِمو منٛز حظ باسیو مےٚ اَکھ فِرٛاک شَلور واریاہ زیادٕ رُت سُہ حظ اوس شوٗبوُن تہٕ لوٗبوُن تَتھ حظ باسیو مےٚ کَپُر تہِ واریاہ زیادٕ اَصٕل پَتہٕ حظ کوٚر مےٚ سُہ آرڈَر سُہ فِرٛاک شَلوار تہٕ یُتھُے مےٚ پارسَل ووت گَرٕ مےٚ روٚٹ پارسَل مےٚ کھوٗل سُہ تہٕ تَتھ نَہ سا باسیو مےٚ سُہ کَپُر تیُتھ کیٚنٛہہ یُتھ مےٚ سُہ آن لایِن وٕچھَیا تَتھ اوس واریاہ زیادٕ خراب کَپُر سُہ نہٕ حظ اوس اَصٕل کیٚنٛہہ تہٕ وۄنۍ حظ چھَس بہٕ یِمَن فِلِپکاٹ والٮ۪ن گُزٲرِش کَران زِ اَگرَے تۄہہِ اٮ۪ڈوَٹایِز چھُو کھالان زِ اَتھ چھُ اَصٕل کَپُر تہٕ پَتہٕ کیٛازِ چھُو گَرٕ وٲتِتھ یہِ خراب آسان یہِ کیٛازِ چھُنہٕ پَتہٕ تیُتھ کَپُر آسان یُتھ تُہۍ وَنان چھُو اَدِ یہِ چھُ اَصٕل کَپُر پَتہٕ کیٛازِ چھُنہٕ یہِ گَرٕ وٲتِتھ تیُتھ آسان اسی لیے چھَس بہٕ گُزٲرِش کَران زِ وۄنۍ کَران بہٕ یہِ واپسٕے چھَس بہٕ یَژھان کَرُن یہِ یہِ آرڈَر چھَس بہٕ واپسٕے یَژھان نیُن